ہیلو

ہیلو وعلیکُم االسلام

آ ؤنِو تہٕ اۭں مےٚ ٲدۍ ہیلو آ أکیٛاہ مےٚ اوس ٲدۍ سوٗزمُت مےٚ حَظ اوس ٲدۍ سوٗزمُت دۄد تہٕ سُہ اوس مطلب سُہ اوس مےٚ ترٛیٚیہِ بجہِ کینہہ چھُنہٕ کینہہ چھُنہٕ سُہ واتہِ پانژھ کِلوٗ واتہِ آ کینہہ چھُنہٕ آ پگاہ تام پگاہ ترٛیٚیہِ بجہِ ژامنہِ کِلوٗ حظ چھُ گژھان دۄدٕ کِلوُے چھُ گژھان ہیلو دۄدٕ کِلوٗ چھِ گژھان وٕنۍکٮ۪س پنژٕہن رۄپیَن ژامنہِ کِلوٗ گژھان وٕنۍکٮ۪س گژھان ترٛےٚ ہتھ آ آ وُہ کِلوٗ ترٛےٚ ہتھ رۄپیہِ اگر کِلوٗ چھُ سُہ گوٚو تَتھ شےٚ ساس رۄپیہِ آ شےٚ ساس شےٚ ساس ژۄیہِ تٕرٛہ آ اٮ۪کاوُنٛٹ نمبر چھُ آ آ ییٚتھۍ نمبرس چھُو چلان آ زامہٕ دۄد تہِ اوم دۄد آ موٚٹی پہم بیٚیہِ موٚدُ أسۍ چھِ یِوان صُبحَس ترٛیٚیہِ بَجہِ اور آ تریٚیہِ بجہِ

آ عٲش کٔرِتھ عٲش کٔرِتھ پرواے چھُنہٕ کینٛہہ کینٛہہ چھُنہٕ دۄد آسہِ دۄد آسہِ نعت ہیوٗ دۄد آسہِ اے وَن آ آ آ ریٹ آ ریٹُک وَنو بہٕ تَمی وِزِ کیٛاہ کم گژھیٛا تَتھ کیٛاہ ہہ

آ دوٚپمو ریٹ حظ چھےٚ تَتھ کرو تَمی وِزِ پگاہ تَتھ پگاہ پگاہ وٲتۍزِ ژٕ ترٛیٚیہِ بَجہِ ییٚمہِ وِزِ یِوان چھُ تہٕ بہٕ سوزَن سُہ چلو بِہِو بِہِو السلام علیکُم